کیٚنٛہہ ٹایم برٛونٛہہ اوسُس بہٕ ہِیَر لاس کَران فیس تہٕ ییٚمہِ سۭتۍ بہٕ واریاہ تھوڑا ڈِپرٮ۪س یا ڈاسِٹرٮ۪س اوسُس گوٚمُت تہٕ پَتہٕ کوٚر مےٚ ڈِسکَوَر اَکھ پرٛوڈَکٹ اَکھ شٮ۪مپوٗ تہٕ بیٚیہِ روز مٮ۪ری اٮ۪سٮ۪نشَل آیِل تہٕ پٮ۪پَرمٮ۪نٛٹ اٮ۪سٮ۪نشَل آیِل ڈِسکَوَر یِم اٮ۪مازانَس پٮ۪ٹھ یِم مےٚ پَتہٕ اَکی ساتہٕ آرڈَر کٔرِۍ اَصٕل رِوِو وٕچھِتھ تہٕ تِم کٔرۍ مےٚ یوٗز لگ بگ شٮ۪ن رٮ۪تَن تہٕ شے ریٚتۍ پَتہٕ وٕچھ مےٚ واریاہ زیادٕ پازِٹِو تہٕ اَصٕل رِزَلٹ اَکھ اوس ہِیَر لاس رِڈیوٗس گوٚمُت مطلب سٕٹاپ آلموسٹ ہِیَر گرٛوتھ تہٕ ٲس گٔمٕژ ہِیَر ڈٮ۪نسِٹی تہٕ ٲس بَڑیمٕژ ہِیَر تھِکنٮ۪س تہٕ ٲس گٔمٕژ تہٕ یہِ ہِیَر اوس لانٛگ تہٕ گوٚمُت اَصٕل تہٕ بہٕ اوس واریاہ سٮ۪ٹٕسفَے تَمہِ پرٛوڈَکٹ سۭتۍ پَتہٕ تہٕ ییٚمہِ مےٚ واریاہ ہٮ۪لَپ کٔر تھوڑا رِلیٖف دیُت یا سٕٹرٮ۪س نِش کوٚڑنَس نٮ۪بَر تہٕ تِمَن پرٛوڈَکٹَن ہُنٛد چھُس بہٕ مطلب وٕنۍ تہِ گرٛیٹ فُل کہِ مےٚ کٔرۍ تِم آرڈَر تہٕ تِمو کٔرٕکھ مےٚ واریاہ زیادٕ ہٮ۪لٕپ